یِم ییٚتہِ سکوٗل چھِ تِمَن مَنٛز چھِ سارنٕے سکوٗلَن منٛز الگ الگ فیٖس اَڑؠن منٛز چھُ ایڈمِشَن فیٖس دَہ ساس تہِ پَنٛداہ ساس تہِ وُہ ساس تہِ پانٛژھ ساس تہِ پَتہٕ چھِ تَمہِ پَتہٕ رؠتہٕ پَتہٕ رؠتہٕ الگ فیٖس اَڑؠن چھِ زٕ ساس اَڑؠن چھِ ترٛےٚ ساس اَڑؠن چھِ ژور ساس یِتھے کَنؠتھ چھُ ییٚتہِ الگ الگ یِمَن ہُنٛد فیٖس کُل ہُنٛد